مےٚ چھِنہٕ زیادٕ گاڈٕ رچمَژٕ کیٚنٛہہ تہٕ نَہ چھُس زیادٕ گاڈٕ رَٹنہِ گوٚمُت ہاں البتہ یونیورسٹی منٛز چھُس پَران درگاہ تہٕ ڈل چھُ تَتہِ پٮ۪ٹھ وارِیاہ زیادٕ نزدیٖک اگر چہٕ وَنو یونیورسٹی چھےٚ ڈلہٕ دٔنٛدِسٕے پٮ۪ٹھ درگاہہِ شریٖفَس لَرِ ٲسۍ بیٚہوان ڈَلہٕ دٔنٛدِس پٮ۪ٹھ تہٕ بِسلَے ٲس أکِس یارس أکِس دوستَس سۄ ڈَلَس منٛز تٔرٲیِتھ ٲسۍ بیٚہوان أسۍ تہِ اِنٹَرٹینٛمٮ۪نٛٹاہ کرنہِ تہٕ ییٚتہِ کہِ زَن ییٚمہِ کۄچھَنُک تعلُق چھُ کہِ تۄہہِ چھوا گاڈ بٔڑ زانٛہہ رٔٹمٕژ ہاں تیٖژاہ بٔڑ نہٕ کیٚنٛہہ البتہ اوٚڑ کِلوٗ کھنٛڈ آسے گاڈ اکھ یَس کھٮ۪نَس وارِیاہ زیادٕ مَزٕ تہٕ اکھ اِنٛٹَرٹینمٮ۪نٛٹاہ چھُ تُلمُت اَسہِ تہٕ یُس وۄنۍ أسۍ سونٛچان چھِ کہِ بہٕ ما بہٕ مےٚ چھُنہٕ یہِ زانٛہہ سونٛچمُت کہِ بہٕ رَچہٕ بٲڑ گاڈ مےٚ پھَسہِ مےٚ چھُ اَکہِ دۄہ وٕچھمُت ویٖڈیو کہِ اکھ أکِس ویٖڈیووَس منٛز ٲسۍ وَنان دَہ کِلوٗ بَہہ کِلوٗ پنٛداہ کِلوٗ گاڈ مگر مےٚ چھُنہٕ باسان تہِ کیٛاہ ہیٚکہِ مطلب میٛانہِ ذٔریعہ تہِ کیٛاہ یی تِژھ تیٖژاہ بٔڑ گاڈ رَٹنہٕ ہاں گاڈٕ رَٹنہٕ وِزِ چھُ اِنسانَس وارِیاہ زیادٕ فیٖل اصٕل گَژھان اَما پوٚز ییٚمہِ ساتہٕ اَسہِ تہِ رٔٹ اوٚڑ کِلوٗ کھنٛڈ یا کِلوٗ کھنٛڈ گاڈ تہِ آسے سۄ وارِیاہ زیادٕ خوش گٔے أسۍ أسۍ ٲسۍ ترٛےٚ دوس بِہِت وارِیاہ زیادٕ خوش گٔے أسۍ أسۍ ٲسۍ گاڈٕ رَٹان اَسہِ سۭتۍ ٲسۍ کیٚنٛہہ نفر یِوان مےٚ ووٚن ییٚمہِ برٛونٛٹھ تہِ کینٛژھَن کۄچھَنَن منٛز کہِ گاڈٕ رَٹُن چھُ نَشہٕ اَسہِ سۭتۍ اوس اکھ نفر آسان بِہِت تِمنٕے پانٛژن شٮ۪ن دۄہن یا دَہہِ لٹہِ تہِ آسو گٔمٕتۍ ہمیشہ ٲسۍ أسۍ تٔمۍسٕے نفرَس نِش بیٚہوان تِکیٛازِ تٔمِس اوس صِرف گاڈٕ رَٹُن اکھ نَشہٕ سُہ ییٚمہِ ساتہٕ گاڈٕ اوس مَکلاوان رٔٹِتھ تہٕ اَسہِ اوس کَران کینٛژاہ حوالہٕ تہٕ کینٛژاہ اوس واپس ترٛاوان ڈَلس منٛز یِم لۄکچہٕ لۄکچہٕ آسانَس تہٕ بجہٕ بجہٕ اوس دِوان اَسہِ سُہ اوس نہٕ گَرٕ نِوان کیٚنٛہہ سُہ اوس صِریٖف یُتُے یوت کَران کہِ اکھ مَزٕ تُلان اکھ دوٚپُن یہِ چھِ مےٚ نَشہٕ سُہ اوس بیٚہوان تہٕ رَٹان گاڈٕ ڈَلہٕ دٔنٛدِ دٔنٛدِس پٮ۪ٹھ تہٕ بَس یُتُے چھُ یا لۄکچارَس ٲسۍ گُرَن رَٹنہِ گَژھان فوٚت ٲسۍ نِوان سۭتۍ تِژٕے ہٕن چھِ مےٚ اٮ۪کٕسپیٖرینٕس یا تیُتُے یوت چھُ مےٚ ہیوٚکمُت کٔرِتھ تہِ فٔرسَت تہِ آے نہٕ زیادٕ کیٚنٛہہ گاڈٕ بیٚہمہو رَٹنہِ نَہ تیٖژ فٔرسَت آیہِ نہٕ کیٚنٛہہ زیادٕ پہمَتھ لٔگۍ پَرنَس کُنٕے یا چَکرَس ٲسۍ گَژھان تہٕ تَتہِ ٲسی نہٕ بیٚہوان اَمہِ خٲطرٕ کیٚنٛہہ